اَسہِ أسۍ حظ چھِ مُسلمان تہٕ سۄ یُس مطلب یُس سٲنِس مذہَبَس منٛز یُس حظ مطلب یہِ تہوار چھِ یِوان مَناونہٕ تم حظ چھِ آسان عیٖد اَسہِ خٲطرٕ گۄڈٮ۪تھٕے حظ چھِ آسان لۄکٕٹ عیٖد تہٕ بیٛاکھ حظ چھِ آسان بٔڑ عیٖد دۄنؤیَن عیٖدَن چھِ أسۍ دوٗم دام کٔرِتھ مَناوان پَلو حظ اَنان نٔے میکف حظ کَران نٔے نٔے ڈرٛٮ۪س حظ لَگاوان مطلب میکَپ میکَف حظ کَران چکرَس حظ نیران یُس وٕ مطلب بٔڑ عیٖد چھِ نہ حظ تَتھ منٛز حظ چھِ اَسہِ قُربانی پٮ۪وان دِنۍ مطلب اَسہِ حظ چھِ کانٛہہ تہِ چاہے اَسہِ حظ چھِ پٮ۪وان مطلب ذبح کَرٕنۍ یِم مان ژٕ یِم چاہے سۄ کٲنٛسہِ آسیٛاہ اوٚنمُت ہَکھُر آسیٛاہ اوٚنمُت چاہے کٲنٛسہِ وَژھٕر آسیٛاہ کینٛہہ آسیٛاہ یہِ چھا کٲنٛسہِ کَٹھ آسیٛاہ پنٛنہِ پنٛنہِ حِساب یوٗتاہ حظ اِنسانَس اوقات آسہِ تٔمی حِساب حظ چھِ اَنان پَتہٕ حظ چھِ أسۍ یُس حظ اَتھ سٲنِس اَتھ مذہبَس منٛز یُس حظ یہِ تہوار چھِ یَتھ منٛز حظ یہِ مطلب یہِ آسان چھِ فرٕض تہِ حظ چھِ فرٕض سٲری نِباوان پَتہٕ حظ چھِ أسۍ کَران کٲم ییٚلہِ حظ تمہِ پَتہٕ حظ چھِ أسۍ نیران چَکرَس گژھان حظ چھِ واریاہ واریاہ جایَن بیٚیہِ حظ چھِ أسۍ مطلب ہر قٕسمٕکۍ مطلب صُبحٲے حظ چھِ أسۍ وۄتھان تِژھ پھِر حظ چھِکھ آسان اَسہِ تھٔومٕژ لِپٹَن چاے تَتھ سۭتۍ چھُ آسان مطلب مختلف قٕسمَن ہٕنٛز ژوٚٹ پَتہٕ حظ چھِ آسان اَکہِ بَجہِ حظ چھِ گژھان کٲم اَکہِ بَجہ حظ چھِ أسۍ بَتہٕ کھٮ۪وان بَتَس سۭتۍ حظ چھِ آسان کۄکُر حظ چھِ آسان رِستہٕ حظ چھِ آسان کَباب حظ چھِ آسان گۄشتاب حظ چھِ آسان مطلب طرح طرح ہِکۍ یِم یِم حظ چھِ آسان مطلب یِمہٕ یِم غذا حظ چھِ آسان یِم حظ أسۍ مطلب واریاہ زیادٕ مَزٕ مَزٕ حظ چھِ لَگان بیٚیہِ حظ چھِ آسان مطلب گرٕ حظ چھِ سَجٲیِتھ آسان مطلب تِتھ کَنَن حظ چھِ آسان مطلب ژھۄٹھ نہ کینٛہہ مطلب سورُے کینٛہہ گرٕ حظ چھِ آسان سجٲیِتھ حظ چھِ آسان یہِ حظ چھِ باسان کہِ نا کیںٛہہ تھامَتھ چھُ کینٛہہ تھامَتھ چھِ مُسلمانَن منٛز کینٛہہ تھامَتھ دۄہ چَلان تیُتھ حظ چھُ آسان سُہ اَسہِ یہِ سورُے حِساب تھوٚمُت